شُپینَس منٛز چھُ ساروے منٛز بوٚڑ یوتانۍ وٕچھو أسۍ تَتہِ چھُ ڈِسٹک ہوسپٹل شُپین یُس چھُ سُہ چھُ تَتہِ ساروی منٛز بوٚڑ ہیلٔتھ فیسلٹی یوٚت زَن خلق گژھان چھِ اور خلقن پَنٕنۍ حاجت چھِ نیران تَمہِ پَتہٕ چھِ باقی تہِ چھِ پِنزرِ چھِ اَتہِ ہسپَتال پی ایس سی پِنزُر چھُ پی ایس سی ہرمین چھُ یا سَب ڈِسٹکٹ چھُ ہوسپِٹل ییٚتہِ حظ کیلرٕ زٲنہٕ پور چھُ ہوسپِٹل أتھٕے پٲٹھۍ چھِ باقین باقی گامَن منٛز چھِ عالم گنٛج چھُ ہوسپِٹل گامَن منٛز چھِ یِم ہسپَتال وَسپَتال ویٹنریٖز چھِ یِم باقی چھِ تِمو پٮ۪ٹھ تہِ چہِ لُکن ہنز کٲم گژھان باقی بوٚڑ چھُ تَتہِ یِہوے یَتھ زَن أسۍ ونن چہِ ڈِسٹک ہوسُٹل شُپین باقی چھِ پریویٹ کلنِک ولنِک تِم چھِ واریاہن جاین نِش شُپینَس منٛز اَگر وٕچھو مارکیٹس منٛز چھُ واریاہ زیادٕ یِتھٕے پٲٹھۍ چھُ یِپٲرۍ زٲنہٕ پورَس منٛز چھُ وٕچھان واریاہ زٕ ترے گٲمہِ چھُ آسان واریاہ ہرمہِ چھِ وٕچھان واریاہ ڈاکٹر تہٕ یہِ